السلام علیکم اہن حظ اۭں کیٛاہ حظ کیٛاہ حظ أسۍ حظ کَران تُہۍ کَتہِ پٮ۪ٹھ چھِو آ سا مےٚ کٔر تۄہہِ نیٖوا فوٹوسِٹیٹ میٛانہِ دُکان پٮ۪ٹھ مطلب اَسے فوٹوسِٹیٹ نمبرن فوٹوسٹیٹ تہِ کرٕنۍ گۄڈٕ

اَسا بٕلیک تۄہہِ ووٚنوُ تَمہِ ساتہٕ کَس مےٚ چھِ تَتٮ۪ن ہُہ فوٹوسٹیٹ وول تۄہہِ کیٛاہ ووٚنوُ تٔمِس دوٚپہٕ ہوس بٕلیک اینٛڈ وایِٹ کٔڑِو تۄہہِ کیٛاہ اوسوُ اَسا تۄہہِ کٔژَن رۄپیَن کوٚروُ فوٹوسٹیٹ مگرَے وُہ رۄپیُن فوٹوسٹیٹَے گَژھِ آسُن زَبردس مگر مےٚ چھُنہٕ سَمجے تَران تۄہہِ چھُو خَبر کر بَدل کُنہِ جایہِ آسِوُ تۄہہِ کوٚرمُت أسۍ چھِ معٲفی چاہان تُہۍ ہیٚکِو دُکانَس پٮ۪ٹھ یِتھ تہٕ أسۍ کَرو نَیے تۄہہِ فوٹوسٹیٹ أسۍ چھِ معٲفی یَژھان تۄہہِ تۄہے ٲسوٕ باینڈِنٛگ تہٕ کِتابَن کَرٕنۍ تۄہے ٲسوٕ باینٛڈِنٛگ تہٕ یہِ کِتابَن کَرٕنۍ باینٛڈِنٛگ چھےٚ ٹھیٖک گٔمٕژ أسۍ چھِ معٲفی یَژھان مگر تُہۍ یٖیزیو دُکانَس پٮ۪ٹھ بہٕ آسہٕ پانہٕ تَتہِ أسۍ کَرو تۄہہِ اَصٕل پَہَم فوٹوسٹیٹ بیٚیہِ گَژھِوُ تۄہہِ ڈِسکاوُنٛٹ واریاہ تِکیٛاز تۄہہِ گوٚووُ نۄقصان معٲفی حظ معٲفی وۄنۍ حظ یہِ ییٖزیو تُہۍ دُکانَس پٮ۪ٹھ بہٕ آسہٕ تَتہِ پانَے تہٕ بیٚیہِ کَرٕ بہٕ یِمن پَنٛنٮ۪ن یِمن مےٚ آے نہٕ زانٛہہ شِکایت یہِ چھِو تُہۍ چھِو گۄڈنِیُک یُس شِکایت چھُ وٕنۍکٮ۪ن کَران تُہۍ أنۍزیو پگاہ سۭتۍ تۄہہِ کیٛاہ کیٛاہ کیٛاہ چھُو غَلط گوٚمُت تۄہہِ کرو بہٕ آرام سان فوٹوسٹیٹ یہِ تۄہہِ کینٛہہ آسِوُ تۄہہِ کَرُن تُلِو تُلِو صُبحَس یٖیزیو تُہۍ شاپَس پٮ۪ٹھ تہٕ آرام سان کرو أسۍ کَتھ ییٚتی دُکانَس پٮ۪ٹھ صُبحَس حظ آسہٕ بہٕ اِنشاء اَللّٰہ پانَے تَتہِ صُبحَس ییٖزیو تُہۍ تُلِو حظ ٹھیٖک حظ چھُ صُبَحَس ییٖزیو شاپَس پٮ۪ٹھ اَللّٰہ حافِظ